مےٚ اوس بچپن پٮ۪ٹھٔے شوق سِٹارٹ کُکِنٛگ کَرٕنۍ اسہِ ٲس اکہِ دۄہ گھرٕ بٔڑ بارٕ فَنٛکشَن تہٕ پَتہٕ کوٚر مےٚ تَمہِ دۄہ سِٹارٹ کُکِنٛگ تَمہِ ساتہٕ بَنٲی مےٚ واریاہ تہِ کیٚنٛہہ ڈِشِز یمن ڈِشَن مَنٛز مےٚ بَنوٚو اکھ بَنٲوٕم کانٛتی بیٚیہِ بَنٲوٕم